پازِٹیٛوٗ اِفیکٹ آف پیٖل ماسٕک یُس یِوان چھُ چارکولُک تَمہِ سۭتۍ چھِ بُلیک ہٮ۪ڈٕس وٕلیک ہٮ۪ڈٕس سٲری نیران مگر اَز چھُ یِوان کوریانٕکۍ پیٖل آف گۄڈٕنٮ۪تھ اوس مےٚ سُے یوٗز کوٚرمُت یُتھٕے مےٚ سُہ یوٗز کوٚر مےٚ باسٮ۪و نہٕ تَمہِ سۭتۍ خاص فرٕق یِوان بُتھِس کیٚنٛہہ سُہ اَنے مےٚ أکِس ہَتَن تہٕ وُہَن سُہ ٹیٛوٗب مگر تِم گٔے مےٚ اَکھ ہَتھ تہٕ وُہ وٕے رۄپیہِ ضایہِ تَمہِ پَتہٕ کَرِ مےٚ واریاہ فیس ماسٕک یوٗز یِم پیٖل آف چھِ یِوان مگر مےٚ باسٮ۪و نہٕ کُنی سۭتۍ تیٛوٗتاہ بُلیک ہٮ۪ڈَس فرق گژھان تَمہِ پَتہٕ کوٚر مےٚ ایٚٹ لاسٹ وی ایل سی سی ہُک پیٖل آف ماسٕک یوٗز یُس مےٚ لگ بگ فایو ہَنٛڈرَنٛڈ پٮ۪و تَمہِ ساتہٕ ڈِسکاوُنٛٹ کٔرِتھ تہٕ مےٚ باسٮ۪و سُہ واریاہ اَصٕل تَمہِ سۭتۍ ٲسۍ بُلیک ہٮ۪ڈٕس تہِ نیران واریاہ حدَس تانۍ پوٗ البَتہ پوٗرٕ صاف ٲسۍ نہٕ گژھان کیٚنٛہہ مگر بُلیک ہٮ۪ڈٕس ٲسۍ تَمہِ سۭتۍ نیران